پننہِ لِوِنٛگ موٗجوب چھَس بہٕ یہِ کَران زِ بہٕ چھَس ٲں گَھرے کَران تھوڑا بہت کیٚنٛہہ ٲں کسٕب کارا بیٚیہِ چھَس بہٕ بَچَن ییٚتی پَرناوان تِم چھِ پَتہٕ دِوان کَم کینٛژھا تہٕ تمہِ سۭتۍ چھَس بہٕ پَنُن یہِ پَکناوان خرچہِ وَرچہِ بیٚیہِ چھِ کَسٕب تہٕ کیٚنٛہہ آسان ٲں یَتھ منٛز اسہِ یِوان چھِ زیادٕ آرِ کٲم یا بٔنیانۍ چھِ أسۍ وۄنان تِم چیٖز چھِ أسۍ کَران تہٕ ییٚمہِ سۭتۍ أسۍ پَنُن خرچہٕ چھِ ہیٚکان پَکنٲوِتھ